ہر کانٛہہ زبان چھِ پنٕنہِ پنٕنہِ جایہِ خوبصوٗرت آسان أسۍ ہٮ۪کو نہٕ ؤنِتھ ٹوٹلی کہیٖنٛۍ مطلب کٲشِر زبان چھِ اَصٕل بیٛاکھ زبان چھِ نہٕ اَصٕل یا أسۍ ہٮ۪کو نہٕ ؤنِتھ انگلِش زبان چھِ واریاہ ہیوٚر کٲشِر زبان چھِ واریاہ کم پایہِ ہر کانٛہہ زبان چھِ پنٕنہِ پنٕنہِ جایہِ آسان رٕژ واریاہ اَصٕل تہِ تھزرٕ پنٕنہِ پنٕنہِ جایہِ تِکیٛازِ یہِ چھِ اکِچ ریاستٕچ اَکھ مطلب ثقافت ہاوان بییٚہِ لوٗکن ہُنٛد آ روزُن تہِ ہاوان یہِ لینٛگویج چھِ اَسہِ ہاوان یِم چیٖز بییٚہِ چھِ ہاوان یہ اَسہِ لینٛگوٮ۪ج مطلب توٲریخ کِژھ ٲس یہ زبان کپٲرۍ آیہِ یہِ کپٲرۍ گٔے اَتھ ڈیولپ اَتھ ریجنس منٛز تہٕ اَمہِ سۭتۍ کیٛاہ اِنفلنس پٮ۪وان امیُک مطلب ریجنس پٮ۪ٹھ یا باقین زبانَن سۭتۍ کیٚاہ اِنفلنس پٮ۪وان اَتھ زبانہِ پٮ۪ٹھ کٲشِر زبان یۄس چھِ مطلب مطلب یہِ یہِ اَسہِ کٲشِر زبان چھِ یہِ چھُ سُہ زبان یۄس أسۍ یُس أسۍ بولان چھِ کٔشیٖر منٛز کٔشیٖرِ منٛز چھِ نہٕ صِرف کٲشِر زبان بولنہٕ یِوان بٔلکہِ ییٚتہِ چھِ قسمہٕ قسم زبان بولنہٕ یوان بہٕ دِمہٕ تۄہہِ مِثال گۄڈٕنٮ۪تھ چھُ ییٚتہِ پیٛوٗوَر کٲشُر وننہٕ یوان پتہٕ چھُ یوان پختو وننہٕ گُجر بٔکروال چھُ ییٚتہِ یوان وننہٕ بیٛاکھ چھِ پٹھان زبان چھِ یِوان وننہٕ لیکِن یۄس ییٚتہِ ڈامنٮ۪نٛٹ زبان چھِ سُہ چھِ کٲشر زبان کیٚنٛہہ کال پتہِ پٮ۪و مطلب کیٚنٛہہ کال گٔژھِتھ پٮ۪و مطلب واریاہ اثر یتھ سانہِ ماجہِ زبانہِ مطلب أسۍ وُچھو کیٛاہ اَثر پٮ۪و مطلب ییٚلہِ انگلِش گوٚو زیادٕ ییٚتہِ سنسکرٛت آو زیادٕ یا باقٕے چیٖز آے اَمہِ ساتہِ پییٚہ سٲنِس زبانہِ مطلب واریاہ اثر تِکیٛازٕ أسۍ چھِ أزِکۍ یِم ینٛگ جنریشن چھِ یا یِم شُرۍ چھِ یِم لۄکٕٹۍ کۄکٕٹۍ بچہٕ چھِ یِم چھِ زیادٕ مطلب خۄش کَران کَتھ کٔرٕنۍ أسۍ کرہو کَتھ اِنگلِش پٲٹھی کیٛازِ أسۍ یِمو سُپیٖریر بوزنہٕ سُپیٖریر مطلب لینٛگویج سۭتۍ چھُ نہٕ کہیٖنٛۍ سُپیٖریر بنان مطلب اَمہِ سۭتۍ چھِ لینٛگویج سۭتۍ اکھ فٲٮ۪دٕ اَمہِ سۭتۍ چھِ سٲنۍ کاگنیٹِو ایبُلٹی بڈان مطلب سٲنِس ذہنٕچ یۄس طاقت چھِ بڈان سٲنۍ نیٛوٗرانٕز چھِ جلدی جلدی کٲم لاگان کَرٕنۍ یہ چھُ یِمو لینٛگویجو سۭتۍ گژھان اِنسانس اِنسان چھُ روزان مطلب ہیٚچھنہٕ ہیٚچھنہٕ سِٹیجس منٛز تہٕ اِنسانس چھِ لگان کم ٹایم باقٕے چیٖز ہیچھنس سون ذہن چھُ ایکٹِو روزان یہ چھُ نہٕ گژھان اتھ چھُ نہٕ گژھان برین فاگ کہیٖنٛۍ یہِ چھُ روڑ گژھان جلدی تہٕ مگرو کیٚنٛہہ سو ٹاے پٮ۪ٹھ کوٚر مےٚ پانہٕ اوٚبزرو تہٕ مےٚ تہِ ٲسۍ پتاہ یُتھے بہٕ سکوٗل اوسُس پران اَسہِ ٲسۍ تتہِ ونان اگر أسۍ معموٗلی کَرہو کٲشُر پٲٹھۍ کٔتھ دوس زٕ یا وٮ۪سہٕ زٕ یا کیٚنٛہہ اَسہِ اوس فاین لگان فاین اوس لگان یوٗتاہ کہِ أسۍ ٲسۍ پتہٕ کھوژان کتَھ کَرنس تَمہِ دۅہ اوس نہٕ مگر زیادٕ مطلب اثر اِنگلِشُک کیٚنٛہہ تَمہِ دوہ ٲسۍ وانان اُردوٗ کٔرِو مطلب اُردوٗ میٖڈیم اوس ونان اگر أسۍ کَرہو مطلب کٲشِر پٲٹھۍ کتَھ مطلب اے تُہۍ چھِو ٹھیٖکھ صحت چھا اَسہِ اوس کھسان فاین سُہ فاین اوس پٮ۪وان اگر نہٕ دِیہِ ہا فاین تٔمِس اوس مطلب فیٖسَس پتہٕ کھسان سُہ فایَن تہٕ یتھٕے پٲٹھۍ باسٮ۪و مےٛ یہِ تھوڑا گٔے ڈِگریڈ یہِ مطلب أزِکۍ جنریشن یِم أسۍ یوٗز چھِ کَران سوشل میڈیا چھُ واریاہن قٕسمن ہٕنٛدۍ مطب گوٗگُل چھِ ٹیلی گرٛام چھُ سنیپ چیٹ چھُ انسٹا گرام چھُ فیس بُک چھُ یوٗ ٹیوب چھُ یوٗ ٹی چھُ یوٗ ٹیوب شارٹٕز چھِ یِمو کِنۍ یِتھُے یِم ینٛگ ینٛگ جنریشن وُچھان چھِ باقین لوٗکن کتھ کَران تِم چھِ وُچھان لوٗکھ چھِ بولان مطلب انگلِش تِم چھِ گژھان تِمو سۭتۍ چھُ اثر پٮ۪وان یِمن ینٛگ ذہنن چھُ پٮ۪وان اثر تِم چھِ وُچھان تہٕ اَمہِ سۭتۍ چھُ یِمن واریاہ فٲیِدٕ میلان اَمہِ سۭتۍ چھِ باسان یِم چھِ اَسہِ سُپیٖریر اگر أسۍ کٲشِر پٲٹھۍ مطلب کٔتھ کرو أسۍ چھِ باسان مطلب سون پان چھُ کم پایہِ أسۍ چھِ نہٕ اَصٕل کہیٖنٛۍ آ اَسہِ چھَ نہٕ تگان ٹوٹلی کہیٖنٛۍ أسۍ چھِ نہٕ تِتھۍ کہیٖنٛۍ شاید ما چھِ أسۍ مطلب آ پٔتِۍمس عالمس روزان تہٕ شاید یِم ما چھِ اَسہِ خٲطرٕ ایڈوانس تِم چھِ اَمہِ موٗجوٗب مطلب کٲ انگلِش کَران تِکیٛازِ تِمن چھِ سۄے زبان تِم چھِ پنُن کلچر یہِ کَران آ پھہلاوان تاکہِ باقٕے تہِ گژھن اِنفلنس تُہُنٛد ہرگِز مسلہٕ چھُ نہٕ یہِ آسان کہیٖنٛۍ تہٕ یِم کَرن پنٕنۍ مطلب موٗل مٔشِتھ نہَ نہَ تِہُنٛد مسلہٕ چھُ مقصد چھُ آسان تہٕ یِم سون رو سون تہِ گوٚژھ پھہلُن باقین تہِ یتھٕے پٲتھۍ چھِ اَسہِ کٲشِر زبان اَمہِ سۭتۍ اثر پٮ۪وان اَسہِ پَزِ کَرُن اَسہِ پَزِ یہِ مادری زبان بچاوٕنۍ اَسہِ پَزِ سکوٗلن منٛز بوزناوٕنۍ سکوٗلن منٛز کمپلسٔری کِتاب تھاونہِ اَسہِ پزِ کالجن منٛز یِم وِزٹ کرٕنۍ اَسہِ پَزِ اَکھ کمپلسری کِتاب تھاوٕنۍ تاکہِ أسۍ روزو اتھ سۭتۍ جُڈِتھ تہٕ بییٚہ بچو أسۍ پنُن فیٛوٗچر تہِ بچاوہون أسۍ